وعلیکُم اسلام ٹھیٖک آ بِلکُل اَہن حظ آ بِلکُل أسۍ چھ بٹ ٹرٛیڈٲرٕس پیٚٹھ ٹھیٖک حظ اَہن حظ میلن بِلکُل ہر کانٛہہ آیٹم دٔستِیاب بِلکُل بِلکُل نَہ نَہ کیٚنٛہہ چھُنہٕ ضروٗرت اورٕ یور گژھنٕچ ہر کانٛہہ آیٹم میلہِ بِلکُل بِلکُل آ زبردست کالٹی اَصٕل کالٹی ریٹ چھِ سُے آ ڈِسکاونٛٹ میلہِ تۄہہِ واریاہ ہول سیل ہول سیل چھُ ہول سیل آ ہول سیل ریٹ میلہِ کیٛاہ کیٛاہ چھُو تۄہہِ ضروٗرت حظ

بِلکُل میلہِ بِلکُل میلہِ اَہن حظ تۄہہِ کتھ ڈیٹس پیٚٹھ چھُو یِم ضروٗرت حظ ٹھیٖک میلہِ میلہِ کیٚنٛہہ چھُنہٕ پرواے کٔژن ترٛامیٚن کٍتہن ترٛامیٚن خأطر چھِ تھاوُن تۄہہِ یہِ سِٹاک ایویلیبٕل کٍتہن ترٛامیٚن خأطر چھُ تھاوُن سِٹاک ایویلیبٕل چلو کیٚنٛہہ چھُنہٕ پرواے میلہِ میلہِ حظ تھٲوٕنۍ ڈِسکاونٛٹ کیٚنٛہہ چھُنہٕ پرواے آ ؤنِو

تۄہہِ ییٚمہِ ساتہٕ تۄہہِ ٹایم یِیہِ تُہۍ ہیٚکِو کُنہِ ساتہِ تہِ یِتھ أسۍ نِتھ کیٚنٛہہ چھُنہٕ پرواے تۅہہِ چھُ ییٚتہِ چھُ ہول سیل ریٹ دٔستیاب ہر کأنٛسہِ خأطرٕ چاہے کسٹمر ٲسِن سُہ رِٹیلر ٲسِن

آن لاین پیٚمِٹ تہِ ہیٚکِو تُہۍ کٔرِتھ تُہۍ ہیٚکِو گرٕ تہِ أنِتھ شاپس پیٚٹھ تہِ أنِتھ آن لاین تہِ کٔرِتھ کیٚنٛہہ چھُنہٕ پرواے کیٚنٛہہ چھُنہٕ پرواے نِیِو تُہۍ سِٹاک تٔمی ساتہٕ دِیِو تُہۍ ایٚماونٛٹ دِتھ کٔرِو پےٚ تٔمی ساتہٕ تُہۍ اَہن حظ آن لاین تہِ ضروٗری تےَ چھُ کیٚنٛہہ چھُنہٕ پرواے تُہۍ کٔرۍزیٚو کٲم اَسہِ یہِ سِٹاک سیٚگمینٛٹ ترٛأوۍ زیٚو تُہۍ اَسہِ تۄہہِ کیٛاہ کیٛاہ چھُ ضرَوٗرت تہٕ أسۍ کرو تۄہہِ آن لاین حظ بِلکُل تُہۍ تھأوۍزیٚو ڈِٹیل ترٛٲوِتھ کیٚنٛہہ چھُنہٕ پرواے حظ ییٚتھۍ نمبرس پیٚٹھ ترٛٲوۍ زیٚو تُہۍ ڈِٹیل حظ وٹس ایپ بیٚیہِ پنٕنۍ لوکیشن تہٕ ڈِسٹرکٹ چھُو شُپین تۄہہِ کیٚنٛہہ چھُنہٕ پرواے